دوٚیِم چھِ مےٚ کوٚرمُت کَرے مےٚ بیگ یا تہٕ یہِ دوٚیِم نہ دوٚیِم کَرے مےٚ آرڈر یِم یَتھ کیٛاہ چھُ وَنان مطلب فِراک سوٗٹ تہٕ سُہ اوس نہٕ مطلب سُہ اوس تیوٗتاہ اَصٕل تَتھ ٲس کالٹی والٹی اَصٕل کَلَر وَلَر تیُٚتھُے اوسم یُتھ مےٚ کوٚرمُت اوسُن البتہ بیٚیہِ کَرے مےٚ آرڈر ہینٛڈ بیگ مگر یُس یہِ ہینٛڈ بیگ اوس سُہ اوس نہٕ اَصٕل نہ ٲس تَتھ کالٹی اَصٕل نہ اوس تَتھ کِہیٖنۍ سُہ پیٚوو واریاہ زیادٕ درٛوٚگ تہٕ مےٚ پَتہٕ تَتھ اوس اورَے باسان مَل کھۄتمُت سُہ اوس وایِٹ کَلرَس پٮ۪ٹھ تہٕ پَتہٕ چھَجے مےٚ تہٕ تَتھ گوٚو سُہ گوٚو خرابٕے تَتھ ٲس نہٕ کالٹی اَصٕل